ییٚلہِ مےٚ گۄڈنیُک چیٖز اوٚن تِم أنۍ مےٚ پَردٕ کُٹھِس تِم درٛاے واریاہ اصل تمن ٲس آرِ کٲم کٔرِتھ ییٚلہِ مےٚ پَتہٕ تم چھیٚج تتھ ٲسۍ وۄزِج گُلٲب سبز آرِ کٲم یِتھُے مےٚ تم چھیٚج تتھ درٛایی نہٕ سۄ کٲم نہَ دراو تتھ کَلَر سُہ پیٚو اکھ پیٖس ساسَس مگر اگر ساسَس پیٚو تہِ تتھ درٛاے ژور ؤری وٕنتہِ چھِ تمے پَردٕ لٲگِتھ بیٚیہِ نہ ژھۄٹے تم چھَلنہٕ سۭتۍ بیٚیہِ چھِ تِتھی اگر وَنۍ پریٚس کَرو تمن تم چھِ باسان خَبر کیاہ چھِ سُہ گوٚو سُہ چیٖز یُس ساروی کھۄتہٕ اصل درٛاو مےٚ آز تہِ ییٚلہِ بہٕ وٕچھان چھَس تم چھِ باسان واریاہ نٔے زَن چھِ وٕنی أنۍ مٕتۍ یِتھُے مَطلَب اکھ پَردٕ تم وٲتۍ تم ییٚمِس دُکاندارَس نِش مےٚ أنۍ تٔمِس نِش چھَس بہٕ وۄنۍ ہَمیش اَنان میٹِنٛگ سُہ چھُ میٹِنٛگ کٕنان تٔمِس نِش چھَس بہٕ ہَمیش اَنان